یُس کٔشیٖرٕ ہُنٛد کٕلایمیٹ چھُ سُہ چھُ زیادٕ تَر آسان مونسوٗنٕے چھُ آسان زیادٕ تَر یا وۄنۍ چھِ دۄہ کھوتہٕ دۄہ چُھ وۄنۍ ٹرمپیچَر تہِ تھوڑا بہت بَڈیومُت ییٚتہِ ہیومِڈِٹِی چھِ واریاہ کَم آسان اَلبَتہ یُس ہَسا وۄنۍ ٹورسٹَن چھِ یِمَن پَزِ کَشمیٖر وِزِٹ کَرُن اَپریلَس مَنٛز ایٚنڈِنٛگ اَپریل تہٕ بیٚیہِ پَزِ یِمَن تمہِ پَتہٕ اَگَر کٲنٛسہِ سنو فال آسہِ وُچھُن تٔمِس پَزِ ڈیٚسَمبَر کِس ریٚتَس مَنٛز مَگَر ایز تِمَن چھُنہٕ آسان عادَت یَتھ سَردی کینٛہہ تمہِ موٗجوب روزنہٕ تِمَن وِنٹٲرسن مَنٛز روزِ نہٕ تِمَن یور یُن ٹھیک کینٛہہ زیادٕ پَہَم پَزِ یِمَن کوٗشِش کَرٕنۍ یُہے اپریٚل ایٚنڈِنٛگ اَپریل میے جون جُلاے پَزِ تِمَن ییٚتہِ گُزارُن تکیازِ ییٚتہِ چھُنہٕ تیوٗت گَرٕم آسان کینٚہہ یِم ییٚتِک پِکنِک سُپاٹٕس چھِ لایک پہلگام چھِ سۄنہٕ مرگ چھِ گُلمرگ چھِ یوٗس مرگ چھِ سَنتھن ٹاپ چھِ پیٖر کی گلی چھِ أہَربَل چھِ یِمَن جایَن چھُ روزان ٹرمپیچَر واریاہ ڈاوُن تہٕ تمہٕ خٲطرٕ باسہِ یِمَن واریاہ مَزٕ ایٚنجاے ہیٚکن یِم کٔرِتھ کٔشیٖر مَنٛز چھِ واریاہ چیٖز وٕچھِنۍ لایَق تو بیشٹ ٹایم چھُ یِمَن میانہِ حساب سَمٲرسَن مَنٛزٕے یور یُن